ہٮ۪لو سَلام علیکُم مےٚ ٲس یہِ سِکیٹ سِکی ضوٚرَتھ سِکی خٲطرٕ تہٕ ژٕ وَنتہٕ مےٚ ریٹ کیٛاہ چھِ آ سِکی بوڈ آ دۄہ کہِ خٲطرٕ اچھا پانٛژھ ہَتھ اَچھا گاڑِ چھےٚ سۭتۍ آسان اَچھا چلو ٹھیٖک چھُ